پانٛژھ ہمساے چھِ مےٚ یِتھ پٲٹھۍ گۄڈنیُک وُچھ مےٚ مہراج ڈار سُہ ہسا چھِ دُکان چلاوان دوٚیِم گوٚو محمد یوسُف تٔمۍ گوٚو شوکَت ژوٗرِم گوٚو علی محمد پوٗنٛژِم گوٚو قٲدِر لال